اَگر ہسا أسۍ پَکوانن ہنٛز سِنٮ۪ن ہنٛز کَتھ کَرو مطلب کہِ یِم ہسا سٲنۍ سِنۍ چھِ یِم منسلخ چھِکھ کٔرمٕتۍ مطلب کہِ سانہِ مت مَذہبی تہوارَن ہِندۍ خٲطرٕ گۄڈٕنیٚتھ اَگر أسۍ وُچھو ییٚلہِ ہسا اَسہِ عیٖد چھےٚ آسان عیٖد دۄہ ہسا چھِ أسۍ کیاہ کران أسۍ ہسا چھِ مطلب کہِ اَگر اَسہِ نوروزِ عالَم آسہِ نوروزِ عالَم تہِ چھُ اَسہِ یِوان مطلب کہِ ریٚلِجن فیسٹِوَل سُہ تہِ چھُ اَسہِ یِوان اکھ دِنی مطلب اِسلٲمی تہوار أسۍ ہسا چھِ تَمہِ دۄہ رَنان گاڈٕ چھِ گاڈٕ مُجہِ چھِ أسۍ رَنان نَدٕرۍ پالک چھ أسۍ رَنان رِستہٕ چھِ أسۍ رَنان یَخٕنۍ چھِ أسۍ رَنان آبہٕ گوش چھِ أسۍ رَنان تَبخ ماز چھِ أسۍ رَنان وۄنۍ اَگر أسۍ وُچھو یُس ہسا تَمہِ دۄہُک مطلب کہِ خاص سیُن چھُ مَسلَخ گوٚومُت مطلب کہِ سانہِ قوم تہوارَن پٮ۪ٹھ سُہ سا چھُ آسان زیادٕ نَدٕرۍ تہٕ پالَک یہِ سا چھُ اَسہِ یاد تھومُت کٲشِر کیاہ پرانیو کیاہ آسہِ ووٚنمُت اَسہِ ہسا چھُ یاد تھومُت أسۍ ہسا چھِ زیادٕ پَہمَتھ ہسا چھِ أسۍ یِمن تہوارَن پٮ۪ٹھ مطلب کہِ یِمَے سِنۍ رَنان یِم ہسا چھِ مطلب کہِ سِپیسِہِ یِمو منٛز ہسا چھِ تِژھ خٲصیت مطلب کہِ یِم ہسا چھِنہٕ تِتھ پٲٹھۍ یوٗز یِم ہسا چھِ أسۍ یوٗز مطلب کہِ اِستعمال کران مُختٔلف تہوارَن پٮ۪ٹھ اَگر أسۍ وُچھو اَسہِ چھِ آسان پَگہہ عیٖدِ قۄربان چھِ اَسہِ آسان عیٖدِ قۄربانُک دۄہ چھِ أسۍ ماز چھِ أسۍ رَنان اۭں گۄڈٕنیٚتھ چھِ أسۍ تَمہِ دۄہ گرِ تہِ ماران ماز یُس ماز أسۍ چھِ قۄربان کران سُہ ماز چھِ أسۍ پَتہٕ بٲگراوان مطلب کہِ پَنٕنٮ۪ن محلہٕ والٮ۪ن پَنٕنٮ۪ن رِشتہٕ دارَن پَنٕنٮ۪ن مطلب کہِ ہَمساین پننٮ۪ن دوستَن منٛز چھُ سُہ أسۍ یہِ ماز مطلب یُس أسۍ قۄربان چھِ اَمہِ دۄہ کران سُہ قۄربان ماز ہسا چھِ أسۍ بٲگراوان پَنٕنٮ۪ن یِمن رِشتہٕ دارَن ہَمساین یُس ہسا سٲنۍ یِم مطلب کہِ قوٗمی تہوارَن پٮ۪ٹھ أسۍ سِنۍ رَنان چھِ یِمن منٛز اَتھ نہ سا چھُنہٕ مطلب کہِ تِژھ خصوٗصیت کیٚنہہ وۄنۍ رَنو أسۍ مطلب وۄنۍ چھِ مُختٔلِف تہوار مُختٔلِف تہوارَن پٮ۪ٹھ رَنو أسۍ مُختٔلِف سِنۍ یہِ سا چھُ پانَس تام اِنسانَس آسان اَگر ہسا أسۍ گۄڈٕنیٚتھ وُچھو أزکِس دورَس کُن نَظر تراوو ؤنکیٚنس ہسا چھُ یُس دور چھُ ؤنکیٚن ہسا چھُ واریاہ سَخت دور چلان تِکیازِ سَخت دور کمہِ کٔنۍ چھُ اَگر أسۍ وُچھو مطلب کہِ أکِس غریٖبَس چھُنہٕ بِچارَس آسان تَمہِ آیہِ سیُن رٔنِتھ کِہینۍ ایز پر اَگر أسۍ أمیٖرَس کٲنسہِ وُچھو تٔمِس چھُ آسان واریاہ سیُن رٔنِتھ تہٕ اَگر ہسا أسۍ اِسلام کِس نَظریَس منٛز تراوو مطلب کہِ یُس ہسا یہِ سون کیٚنٛہہ قومی تہوار چھِ اَتھ منٛز ہسا گژھِ ہے برابٔرِی آسٕنۍ مسالے اگر أکۍ أمیٖرن پانَس خٲطرٕ دہ ترٕہ کِلو مازا اَنے کۄکر اَنے ژامَن اَنے یہِ سا گژھِ ہا أمِس غریٖبَس کُن تہِ وُچھُن مطلب کہِ یُس ہسا یہِ نتہٕ نسا چھِنہٕ یہِ ہسا چھِ نتہٕ تِتھ پٲٹھۍ زیادٕ مطلب کہِ یوٗز چھِ أسۍ یہِ کران مَگر زیادٕ ضروٗری نہ سا چھُنہٕ یہِ یوٗت اِستعمال کَرُن کیٚنٛہہ وۄنۍ گٔژھی اَسہِ مُختٔلِف تہوارَن پٮ۪ٹھ مُختٔلِف سِنۍ آسٕنۍ تیوٗت نہ سا چھُنہٕ یہِ کیٚنٛہہ وۄنۍ اَگرے أسۍ کٲنٛسہِ غریٖبَس مدد کرو سُہ ہسا روزِ ہے زیادٕ بہتر